مارکو فین چھُ تیوٗت اصل کینٛہہ أمۍ حظ تُل جیرٕ نہ دِوان یہِ شونٛگنہٕ نہ چھُ دِوان یہِ کینٛہہ نہ چھُ اتھ کیش بیک یِوان ہۄتہِ چھُ درٛوگ ترٛٹھ پنٛدہ شیٚتھ رۄپیہِ چھُ دِوان یہِ فین نہ چھُ اتھ ہوا نہ چھُ اتھ کینٛہہ نہ چھُ مچھِ ژٔلراوان یہِ گوٚوا فین آسُن ژۄدہ شیٚتھ رۄپیہِ چھُ یہِ فین نہ چھِ اتھ نہ چھُ اتھ گارنٹی نہ چھِ اتھ وارنٹی ٹاسہٕ راے تُلان راتس نہ چھُ یہِ دِوان ہمساین شۄنٛگنہٕ نہ پانس اسہِ چھِ ہمساے دپان ہے یہِ گوٚوا فین آسُن یہِ پھٔٹراوُن یہِ فین یہِ فین چھُنہٕ تیوٗت اصل کینٛہہ یُتھ ہیولٕز چھُ یہِ گوٚژھ ژھٕنُن پھٔٹرایتھٕے یہِ فین یہِ کمپٔنی ژھنوُن بنٛد کٔرتھ یہِ چھُ جیرٕ تُلان راتس ہمسایہِ ومسایہِ گٔیہِ ییٚتہِ خراب ییٚمہِ سۭتۍ